ییٚلہِ أسۍ لیٚدٕر پٮ۪ٹھ چھِ سُومِنٛگ کَرنہِ گژھان تَمہِ ساتہٕ یِم اَسہِ پانَس لۄکٕٹۍ چھِ آسان یا یِم گۄڈنِکۍ لَٹہِ چھِ آسان آمِتۍ تِمَن چھِ أسۍ مَدَت کَران کہِ تُہۍ کِتھ کٔنۍ چھُو سُومِنٛگ کَرٕنۍ کِتھ کٔنۍ چھُ پَکُن آبَس منٛز کِتھ کٔنۍ چھُ کوٗتاہ دوٗد چھُ گژھُن کوٗتاہ کَتٮ۪ن چھُ خطرٕ آسان کَتٮ۪ن چھُنہٕ آسان کیٚنٛہہ تِمن چھِ أسۍ ہیٚچھناوان مےٚ چھِ لگ بگ ہیٚچھنٲومٕتۍ یِم اَسہِ پانَس لۄکٕٹۍ ٲسۍ مےٚ کَزٕن ٲسۍ تِم چھِ مےٚ ہیٚچھنٲمٕتۍ تہٕ یُتھ سُچویشَن چھَنہٕ زانٛہہ آمٕژ کہِ أسۍ مطلب ڈُبے تَتہِ تہٕ نَہ چھُ اَسہِ کانٛہہ وٕچھمُت کیٛازکہِ أسۍ ٲسۍ ہمیشہِ احتِیاط سانٕے گژھان تہٕ أسۍ ٲسۍ تَتھ سُومِنٛگ کَران تہٕ أسۍ ٲسۍ اَصٕل پٲٹھۍ